ہیٚلو سلام علیکُم تُہۍ چھُو حظ سِنٛگَر اَسہِ حظ اوس اوترٕ اَتہِ اٮ۪پوایِنٛٹمٮ۪نٛٹ روٚٹمُت حظ اَسہِ ٲس یِتھٕ پٲٹھۍ پارٹی اَکھ حظ تَتھ منٛز اوس اَسہِ تُہُنٛد گٮ۪وُن یہِ تُہُنٛد یہِ حظ چھِ اَسہِ مَنٛڈے دۄہ حظ چلو شُکریہ جناب